گانٛدربَلس منٛز چھِ واریاہ جایہِ واریاہ اِنڈَسٹریٖز چھِ یَتھ منٛز نالَن منٛز چھِ سٮ۪کھ نیران تہٕ زیادٕ پَہَن چھِ رِوَر سِنٛدھٕ منٛز چھِ کھالان ییٚتہِ سِٮ۪کھ تہٕ ییٚتہِ تہِ چھِ لوکَل واریاہ تِم تِمَن جاین تہِ چھِ نیران اَڑٮ۪ن چھِ گٲو فارٕم تہِ اَڑٮ۪ن چھِ کۄکَر فارٕم تہِ تِمو سۭتۍ چھِ واریاہن ہُنٛد روزگار چلان بیٚیہِ تہِ چھِ وارِیاہ کیٚنٛہہ تہٕ یِمو سۭتٮ۪ن روزگار چھُ چَلان